ہیٚلو اَلسلام وَعلیکُم اَلسَلام اَلسَلامُ علیکُم اہن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اہن حظ اوا أسۍ چھِ یہِ ویٚڈنٛگ پلینر چھِ أسۍ اہن حظ اوا آہ اچھا ٹھیٖک اہن حظ أسۍ چھِ سورٕے کَرن یہِ ٹیٚنٹ اگر تۄہہِ ضُروٗرَت آسہِ سُتِہ حظ چھِ ایٚوَلیبٕل اسہِ نِش یہِ مہرنہِ خٲطرٕ آسہِ تۄہہِ یہِ میک اپ ویک اپ کَرُن سُہ تہِ چھِ تمہِ خٲطرٕ تہِ حظ چھِ اسہِ یہِ میٚکپ کَرنہٕ خٲطرٕ بیوٹِشن یتیٚن ایٚوَلیبٕل آسان سۄ تہِ سۄ تہِ حظ میلہِ تۄہہِ سانے تھرٛو تہٕ بیٚیہِ حظ باقٕے اگر تۄہہِ ضُروٗرَت چھِنہَ یہِ وازٕ کامہِ خٲطرٕ یِم آسان چھِ مطلب مٔہنی چھِ آسان تَمہِ خٲطرٕ ضُروٗرَت وازٕ مٔہنیو یِم رَنان چھِ یا تَمہِ خٲطرٕ یِم بانہٕ چھِ آسان دیکچہِ ویکچہِ تَمہِ خٲطرٕ ضُروٗرَت آسان تِم تہِ حظ چھِ یتیٚن اسہِ نِش ایٚوَلیبٕل تِم تہِ چھِنہٕ تۄہہِ اوڑٕ ژھاڈنِچ ضُروٗرَت کِہیٖنۍ امہِ عَلاو اگر تۄہہِ اہن اہن حظ آ ٹھیٖک اہن حظ آ تِم تہِ چھِ ایٚولیبٕل اسہِ نِش حظ چھِ وارِیاہ مطلب بٔڑ بٔڑ خانٛدر یِم گَژھان چھِنَہ تِمن چھِ وارِیاہ بٔڑۍ بٔڑۍ دیکچہِ دیگہٕ لَگان تِم حظ چھِ اسہِ نِش ایٚوَلیبٕل تہِ کیازِ أسۍ حظ چھِ مطلب یِم پٕلان کَران بٔڑٕے مطلب خانٛدر یِم آسان چھِنَہ آسان مطلب بۄڑ واریاہ بوٚڑ سال چھُ آسان تِہنٛدے خٲطرٕ حظ چھِ أسۍ زیادٕ تر کَران کٲم تہِ کیازِ اسہِ چھِ آسان ایٚمپٕلاے تہِ چھِ اسہِ وارِیاہ تھَمِتۍ نَہ تہٕ تمہِ موٗجوٗب چھِ اسہِ مطلب زیادٕ یِمن بوٚڑٕے سال آسہِ نَہ دیُن تِہنٛدے خٲطرٕ چھِ أسۍ زیادٕ کٲم کَران اگر تۄہہِ بوٚڑٕے سال چھُ دیُن سُہ تیٚلہِ گَژھہِ بہتر تُہنٛدِ خٲطرٕ تہِ کیازِ اسہِ چھُ وارِیاہ بٔڑ بٔڑ دیکچہٕ ایٚولیبٕل اہن حظ آ اہن حظ اسہِ چھِ یہِ اسہِ حظ چھِ لڑکی تھٔمٕژ تِمہِ خٲطرٕ بَدل یَس یہِ میک اپ خٲطرٕ چھِ اسہِ تھٔمٕژ لڑکی تہٕ یہِ مِثال یُس مگر میک اپ چھُنَہ سُہ حظ چھُو تۄہہِ سُہ حظ چھُ گَرٕوٲلِس اَنُن پانہٕ سُہ چھُ تۄہہِ تھاوُن ایٚوَلیبٕل تہِ کیازِ أسۍ ٲسۍ تھاوَن گۄڈٕنٮ۪تھ میک اپ تہِ یوڑے پتہٕ چھُ کیٚنٛہہ میک اپ چھُنَہ مطلب پتہٕ سیوٗٹ گَژھان کٲنٛسہِ مَہرنہِ کیٚنٛہہ تٔمِس چھِ سِکِن ٹایپ چھِنَہ حظ الگ الگ آسان اہن حظ الگ الگ أسۍ ما حظ تھَوو وَۄنۍ سارنٕے سِکنَن خٲطرٕ الگ الگ تَوے موٗجوٗب چھِ أسۍ دَپان اِنسانس چھِ پانس آسان پَیی مےٚ کیُتھ سِکِن ٹایپ چھُ سُہ چھُ تھاوان مطلب اگر تۄہہِ مہرٮ۪ن چھَنَہ تمِس چھِ پَیی مےٚ کیُتھ سِکِن چھُ مےٚ کیاہ وَیہِ سَہ تھَے سورٕے میک اپ أنِتھ پتہٕ ہُہ کَریٚس پتہٕ اصٕل پٲٹھۍ تٔمِس چھِ پتہٕ پاے کٕتھ پٲٹھۍ چھُ یہِ ایٚو یہِ کَرُن یوٗز کَرُن سۄ کَریٚس پتہٕ سورٕے اصٕل پٲٹھۍ بیٚیہِ حظ چھُ پتہٕ لاسٹس پٮ۪ٹھہٕ یُس پتہٕ یوٗز چھِ کَران خانٛدرٕ وِز سۄ ہن چھِ سۄ ہن چھِ اسہِ ایٚولیبٕل آسان اچھا ٹھیٖک حظ چھُ اَد اَدٕ حظ چَلو ٹھیٖک چھُ تُہۍ کٔرزیٚو تَمہِ دۄہ کال تہٕ أسۍ حظ ایٚولیبٕل اَدٕ حظ چَلو بیٚہو حظ رۄبس حَوال